یُس حظ یہِ سُپٔرسِفٲڈ چھِ یہِ حظ گوٚو اَپشَگنی حظ ویسے چھِنہٕ أسۍ بٕلیٖو کَران کِہیٖنۍ تہِ نہٕ یِمَن چیٖزَن پٮ۪ٹھ وۄنۍ گوٚو اَسہِ چھِ ییٚتہِ تھوڑا سا مطلب تِتھۍ زَنہِ تہٕ مۄہنی تِم چھِ کَران بٕلیٖو یِمَن چیٖزَن پٮ۪ٹھ گۄڈٕتھٕے حظ چھِ اگر حظ شیٖشہٕ پھُٹ تِم چھِ وَنان گۄڈٕتھٕے ہے اَپشَگُن گوٚو آ تہٕ یہِ گوٚو غلط گژھُن کیٚنٛہہ بھرٕ گژھِ وٕنہِ نٮ۪بَر مہٕ نیٖرِو ہُہ مہٕ کٔرِو أڑۍ چھِ وَنان برٛٮ۪سوارِ دۄہ مہٕ ٲسِو کَنٛگو والان کِہیٖنۍ تہِ نَن بیٚیہِ حظ چھِ أڑۍ چھِ وَنان نوٗن ٲسِو اَتھَس پٮ۪ٹھ ترٛاوان کیٛاہ تامَتھ ٲسِو کَران ہُہ ٲسِو کَران یہِ ٲسِو کَران مگر یِنہٕ حظ چھِنہٕ کِہیٖنۍ تہِ نَن سٲنۍ پیٖپٕل یِم حَظ چھِ یَتھ منٛز تِم تہِ نہٕ حظ چھِنہٕ بٕلیٖو کَران کِہیٖنۍ تہِ نہٕ اَتھ خاص اَتھ چیٖزَس کُن کِہیٖنۍ تہِ نہٕ کیٛازِ یِم یِم یُس سُپرسِٹِشَس یِم لوٗکھ چھِ آسان یِم تہِ یِمَن ہٕنٛز لایف تہِ نہٕ حَظ چھِنہٕ آسان کِہیٖنۍ بیٚیہِ حظ چھِ سورُے خۄدایَس تامَتھ یِنہٕ حظ چھِنہٕ آسٕنۍ